یُس تہِ اَکھ اِنسان کانٛہہ تہِ گیم چھِ گِنٛدان فُٹ بال ٲسۍتَن کِرکَٹ ٲسۍتَن یا والی بال یا کانٛہہ تہِ گیم اَمہِ گیمہِ ہُنٛد چھِ کیٚنہہ مقصد آسان کیٚنہہ گیمہِ چھِ یِوان گِنٛدنہٕ کُنہِ شوقہٕ موٗجوٗب کانٛہہ گیم چھِ یِوان گِنٛدنہٕ کُنہِ کانٛہہ شرطہٕ موجوٗب مگر یُس زَنہٕ اَصٕل فٲیِدٕ یِمَن گیمَن ہُنٛد چھِ آسان سُہ چھِ آسان یِمو گیمو سۭتۍ چھِ اَکھ اِنسان اَکھ چھِ أمۍ سُنٛد دٮ۪ماغ تازٕ روزان بیٚیہِ چھِ خۄش روزان اَکھ اِنسان گیمہِ منٛز شرط لاگُن چھِ واریاہ غلط مگر یُس زَنہٕ گیم چھِ اَمہِ سۭتۍ چھِ اِنسان اَمہِ سۭتۍ چھِ اِنسان سُنٛد جسم اَمہِ سۭتۍ چھِ اِنسان سٕنٛز زنٛگہٕ نَرِ یا بدل سورٕے جِسٕم چھِ اِنسان سُنٛد تازٕ روزان تہٕ بیٚیہِ چھِ اَکھ اِنسان گیم گِنٛدِتھ بٮ۪ماریو نِش بچان یُس اِنسان دۄہَس چھِ آسان گَرے بِہِتھ اورٕ یورٕ چھِنہٕ نیرٲنی نہ چھِ کانٛہہ گیم گِنٛدان نہ چھِ کیٚنہہ کران أمِس اِنسانَس چھِ گَرِ بِہِتھ واریاہ بٮ۪مارِ اَٹیک ہٮ۪کان کٔرِتھ مگر یُس کھلٲڑۍ گیم چھِ گِنٛدان سُہ چھِ ہٮ۪کہِ نہٕ سُہ چھِنہٕ زیادٕ تَر بٮ۪مار آسان کِہیٖنۍ تِکیٛازِ گیمہِ ہُنٛد فٲیدَے چھِ یِہوٚے گیم چھِ اَمی مقصد اَصلی یِوان گِنٛدنہٕ زِ اَکھ اِنسان روزِ

اَکھ اِنسان روزِ بٮ۪ماریو نِش دوٗر اَکھ اِنسان سُنٛد جِسم چھِ تیٚلے اَصٕل پٲٹھۍ ہٮ۪کان کٲم کٔرِتھ ییٚلہِ اَکھ اِنسان کُنہِ کھیلہِ منٛز مُلَوَث آسہِ گیمہِ ہُنٛد اَصٕل مقصد تہٕ اَصٕل فٲیِدٕ چھِ یِہوٚے زِ یہِ چھِ أکِس اِنسانَس اَکھ أسۍ وَنو تازٕ تھاوان تہٕ بٮ۪ماریو نِش بچاوان اَسہِ تہِ پَزِ پَنٛنٮ۪ن لۄکٹٮ۪ن یِم اَسہِ لۄکٕٹۍ چھِ وٕنۍکٮ۪ن گَرَس منٛز ٲسۍتَن ہمسایہِ ٲسۍتَن یا کُنہِ تہِ جایہِ آسہِ تِمَن پَزِ اَسہِ پَرنَس سۭتۍ سۭتۍ گیمہِ ہُنٛد تہِ وَنُن کھیلہِ ہُنٛد تہِ وَنُن زِ کۄس کھیل ہیٚکِو تُہۍ گِنٛدِتھ ییٚمہِ سۭتۍ تِم تندرُست ہٮ۪کَن روٗزِتھ اَسہِ تہِ پَزِ پانَس چاہے أسۍ بٔڑۍ چھِ یا لۄکٕٹۍ چھِ اَسہِ تہِ پَزِ گیمَن منٛز پَنٕنۍ شرکَت کَرٕنۍ گیمہِ سۭتی چھِ وٕنۍکٮ۪ن اِنسان بٮ۪ماریو نِش بچان تہٕ بیٚیہِ صحت منٛد روزان